بہٕ حظ کھوٚتُس نِشاط پٮ۪ٹھ سۄنہٕ وار تامَتھ تَتھ ٲس ڈریوَر سیٖٹ سِٹوریج تہِ اوسُس وۄستاد بیٚیہِ ٲسِس دارِ انٛد تہِ شیٖٹ بیٚیہِ ٲسۍ ڈِزلَس پٮ۪ٹھ پَکان سۄنہٕ وار پٮ۪ٹھ کھوٚتُس بہٕ ڈل گیٹ پٮ۪ٹھ کھوٚتُس بہٕ سۄنہٕ وار تام